زٕ ساس اَردَہَس منٛز کوٚر مےٚ پاس ایٹتھٕ کلاس ٲسٕس بہٕ تمہِ دۄہ پَران تہٕ کوٚر مےٚ سُہ پاس زٕ ساس اَرداہَس منٛز زٕ ساس کُنوُہَس منٛز کوٚر مےٚ یہِ ناینتھٕ پاس تہٕ زٕ ساس وُہَس منٛز کوٚر مےٚ ٹؠنتھٕ پاس زٕ ساس اَکوُہَس منٛز کوٚر مےٚ اِلؠوَنتھٕ زٕ ساس زٕتووُہَس منٛز کوٚر مےٚ ٹُویلتھٕ پاس تہٕ زٕ ساس وٕنکؠن چھَس بہٕ بی اے کَران تہٕ مےٚ چھِ فٔشٹ سیٚم